یُس اِنٛڈیاہَس منٛز چھ یُس چھِ فیمَس گیم کِرکٹ ییٚتہِ چھِ واریاہ ایتھلیٖٹ زِ تمَن ہُنٛد ناو چھُ وِراٹھ کوہلی روہِت شَرما سَچِن ٹینٛڈوٗلکر ایم ایس دھونی یِمو زِ واریاہ رِکارڈ چھِ تھٲے مٕتۍ